ہیٚلو وعلیکم اسلام آ جناب أسۍ حظ چھ ایس ایف سی پیٚٹھ فیصل فرٛوٗٹ کمپٔنی پیٚٹھ تُہۍ کٔمہٕ حظ چھِو

بِلکُل تۄہہِ کٔمہٕ ژوٗنٛٹھۍ چھِو ایویلیبُل وُنکیٚس کٔمہٕ ژوٗنٛٹھۍ چھِ تۄہہِ ٹھیٖک مےٚ ؤنۍتَو مےٚ ؤنۍتَو اَتھ کیٛاہ لاٹ چھُو تۄہہِ ژور تہہ پانٛژھ تہہ چھا کِنہٕ

کوٗتاہ تقریٖباً چھا پانٛژھ تہہ شیٹھ پٔرٛسنٹہٕ چلو چلو جناب فرمٲیتو کمہِ حِسابہٕ چھُ تۄہہِ پکُن مطلب ریٹ کمہِ حِسابہٕ چھِ کَرٕنۍ مےٚ ؤنۍتَو تۄہہِ چھا ایٚڈوانس پوٗنٛسہٕ نِنۍ کِنہِ تُہۍ ترٛٲوِو مال گۄڈٕ اَدٕ نِیو پوٗنٛسہٕ بِلکُل جناب اگر بہٕ ونہٕ تۄہہِ بِلکُل جناب مگر اَتھ نِش چھِ اَسہِ اسہِ چھِ اتھ تھوڑا نا اَتھ چھُ اَسہِ تھوٚومُت پننہِ جایہِ حِسابا اکھ اگر تُہۍ مال ترٛٲوِو گۄڈٕ پتہٕ نِیو پوٗنٛسہٕ تَتھ چھ أسۍ تۄہہِ شےٚ شےٚ پٔرٛسنٹہٕ خألی ژٹان ٹھیٖک چھا حظ پننہِ طرفہٕ وۄنۍ اگر تُہۍ گۄڈٕ بِلکُل بِلکُل شےٚ پٔرٛسنٛٹ چھِ أسۍ ژَٹان اصلی چھِ أسۍ باہ ژَٹان پتہٕ چھِ أسۍ شےٚ دِوان واپسٕے وۄنۍ اگر تُہۍ وۅنۍ اگر تۅہہِ پونٛسہٕ نِیوٗ گۄڈٕ تَتھ چھِ أسۍ ژَٹان باہ پٔرٛسںٹ اُور آل ٹھیٖک چھِ حظ چلو بس تۄہہِ ژھیٚنہِ بِلکُل بِلکُل چلو بِلکُل جناب از چھ آ بِلکُل اَز چھِ ژور تہہ چھُ گژھان تقریٖباً کاہ شتھ ٹُو باہ شتھ اگر مال ٹاپ کلاس آسہِ کاہ شتھ ٹُو باہ شتھ پانٛژھ تَہہ حظ چھُ گژھان باہ شتھ ٹُو ژۄداہ شتھ رۄپیہِ ژوٗنٛٹھۍ پیٖٹۍ گژھان مگر مالس گژھِ وزَن آسُن بڈٕ بہتر بیٚیہِ گژھِ آسُن مال اَصٕل سایزٕ وول بِلکُل بِلکُل بِکُل سُہ نی سُہ نی بہتر

چلو جناب سوٗزیوٗ تُہۍ چلو بہتر بہتر تُہۍ سوٗزیوٗ یُتھُے سوٗزیو شُپین سوٗزۍ زیٚو مٔنٛڈۍ منٛز میگا فرٛوٗٹ مٔنٛڈی اگلر تَتہِ چھُ شڈ نمبر بی زٕ ہَتھ تہٕ دۄیہِ ترٕٛہ ایف ایف سی فیصل فرٛوٗٹ کمپٔنی تُہۍ سوٗزۍ زیٚو مال بس باقٕے گوٚو پتہٕ اَسہِ تام ترٛاوُن ٹھیٖک چھا حظ بِلکُل بِلکُل بیٚیہِ ما کیٚنٛہہ حُکُم اَسہِ لایق چلو جناب اسلام علیکُم چلو بِہِوٗ خۄدایس حوال